یِم گیمہٕ گِنٛدَن گِنٛدَن وٲلۍ چھِ آسان یِم اَصٕل پٲٹھۍ چھِ گِنٛدان پَنُن فیوٗچَر کَران پَنُن أتھی پٮ۪ٹھ کَران محنت کَران تمَن ہُنٛد فیوٗچَر چھِ واریاہ زیادٕ اَصٕل آسان یُس تمَن تمَن ہُنٛد تمَن چھِ سورُے گام سورُے ڈِسٹِرٛک سورُے شَہَر پَتہٕ پَسَنٛد کَران حالانٛکہِ آز چھِ میٚچ آسان پاکِستان اِنڈیاہَس منٛز تٕمَن منٛز چھِ وِراٹھ کوہلی چھِ پاکِستانُک چھِ بابَر عظُم تمَن پَتہٕ چھِ دُنیا مَران کیٛازِکہِ تٕم چھِ تم واریاہ زیادٕ اَصٕل گِنٛدان تمَن چھِ تم واریاہ زیادٕ پَسَنٛد کَران یُس وٕ پَننِس پانَس میم پَننِس پانَس کُنُے کَرِ محنت کَرِ تہٕ پَنُن پان بَنایہِ گیمزَن منٛز اَصٕل تہٕ تَسُنٛد فیوٗچَر چھِ واریاہ زیادٕ نوٚن برایٹ آسان مطلب روشوُن آسان تہٕ تَسُن تَسُنٛد فیوٗچرَس خٲطرٕ چھِ چھِنہٕ پیٚوان پَتہٕ مٲلِس ماجہِ زیادٕ محنت کَرٕنۍ کینٛہہ شُرِس پٮ۪وان پانَے محنت کَرٕنۍ تہٕ پَنُن فیوٗچَر بَناوُن نوٚن نوٚن ووٚن تہٕ نہ آم پھلوُن تہِ واریاہ زیادٕ اَصٕل بَناوُن سُہ چھِ أکِس شُرِس پانَس تانۍ آسان کہِ کیازکہِ گیمزَن منٛز یُس برونٛہہ کُن چھِ برونٛہہ کُن زِندگی ہُنٛد فیوٗچَر سُہ ہسا چھِ واریاہ زیادٕ اَصٕل آسان برایٹ آسان